یہِ چھُ صیح زِ یُس زَن سٲنۍ فارم چھِ چاہیے تِم لَکٹٮ۪ن پیمانَن پٮ۪ٹھ آسن یا درمیٲنی پیمانَن پٮ۪ٹھ یا بَڑٮ۪ن پیمانَن پٮ۪ٹھ کٲم آسَن کَران یہِ چھُ صحیح زِ تم چھِ سٲنِس اِقتصادِیاتَس اکھ اَہم رول اَدا کران تہِ امہِ کہِ وجہ سۭتۍ چھِ یِم ہٮ۪کان ییٚتہِ کٮ۪ن نوجوانَن یا ییٚتہِ کٮ۪ن یِم زَن بے روزگار لوٗکھ چھِ تٕمَن چھِ ہٮ۪کان اَکھ یِم نوکری فَرہَم کٔرِتھ تہٕ یہِ چھُ بَڑٕ اَصٕل تہِ بہٕ چھُس زانان کہِ اَمیُک اَکھ یِم چھِ اکھ اَہم کٲم سٲنِس اِختصادِیاتَس منٛز کَران